یُس ہَسا سون ڈِسٹرٛک سرینَگر چھِ ییٚتہِ ہَسا چھِ سٲلِم اگر ییٚتِکۍ یِم جَوان چھِ تِمَن ہَسا چھِ یِوان مُشکِلات کتھ مَنٛز تٲلیٖم حٲصِل کَرنَس مَنٛز روزگارَس مَنٛز یا اگر تِم کُنہِ جایہِ لیٖڈَرشِپ چھِ تتھ مَنٛز تہِ چھِ یِوان اگر بہٕ گۄڈنٕٮ۪تھٕے کتھ کَرٕ یُس ایٚجُکیشنٕچ چھِ ایٚجُکیشنَس مَنٛز کَم کَم دُشوٲری چھِ یِوان وٕنۍکٮ۪نَس سٲنِس یوٗتھَس اگر بہٕ کتھ کَرٕ گۄڈٕنٮ۪تھٕے بہٕ وَنہٕ کہِ واریاہ انسٹوٗشَن چھِ واریاہ اِدارٕ چھِ ییٚتہِ یِمو پٮ۪ٹھ أسۍ ایٚجُکیشَن یا تٲلیٖم چھِ حٲصل کران مگر بہٕ وَنہٕ کہِ کالٹی مَنٛز چھِ وٕنہِ تہِ فَرق یِوان یِم ہَسا ییٚتہِ زیادٕ تر اگر بہٕ کتھ کَرٕ یم گامَس کُن ییٚتہِ سرینَگر یعنی کہِ بہٕ وَنہٕ تھوڑا بوٚن کُن چھ تتہِ چھِ پرابلِم گَژھان کہِ تَتہِ ہَسا چھِنہٕ وٕنۍکٮ۪نَس سُہ کالِٹی ایٚجُکیشَن کِہیٖنۍ یوٚس اَسہِ مِلٕنۍ گٔژھ تہٕ کینٛژَن اگر بہٕ وَنہٕ سُکولَن مَنٛز چھِ وٕنۍکٮ۪نَس یہِ پرٛابلم تہِ تہٕ کہِ ییٚتہِ ٹیٖچرٕے چھِنہٕ اویلیبل تہٕ بیٚیہِ کیاہ چھُ تِمہٕ اَوزار چھِنہٕ اٮ۪ویلیبلٕے یِم ضوٚرتھ چھِ أکِس بَچَس اکھ تٲلیٖم حٲصِل کَرنَس مَنٛز ما یا یِم اکھ گۄڈنٮ۪تھ بیسِک سُکولَس مَنٛز گَژھَن آسٕنۍ بیٚیہِ اگر تۄہہِ بہٕ وَنو کہِ تۄہہِ آسیو پَیی ییٚتہِ چھِ مٔنٛزۍ مٔنٛزۍ ہرتال تہِ ٲسۍ ییٚتہِ روزان یا کینٛہہ اوس گَژھان ییٚتہِ کیاہ چھُ سٲنِس سرینَگرَس مَنٛز کُنہِ ساتہٕ چھِ ییٚتہِ تھوڑا لَڑٲے آسان یا بیٚیہِ کینٛہہ آسان تَمہِ سۭتۍ چھِ گَژھان پرابلِم سُکول چھِ ییٚتہِ تَمہِ ساتہٕ بند پٮ۪وان تھاوٕنۍ بیٚیہِ یِمہٕ یونیورسٹی تَمہِ سۭتۍ تہِ چھُ سون یُس ایٚجُکیشَن چھِ اکھ یُس بَچہِ ہیٚکہِ ہے بَچہِ ہیٚکہِ ہیٚکہِ ہے ایٚجُکیشَن حٲصِل کٔرِتھ تَمہِ سۭتۍ چھِ تٔمِس کیاہ یِوان دِقت یِوان پرابلِم یِوان اگر بہٕ تۄہہِ وَنو کہِ ییٚتہِ چھِ یونیورسٹی تہٕ ییٚتہِ چھِ کالیج تہِ مگر ییٚتہِ کٮ۪ن بَچَن چھِ پٮ۪وان زیادٕ تر کَرٕ بہٕ وَنہٕ بہٕ وٕنۍکٮ۪نَس کہِ نیٚبرٕے پٮ۪وان گَژھُن تکیازِ ہیوٚر کُن یۄس تٲلیٖم چھِ سۄ حٲصِل کَرنہِ تکیازِ تِم اِنَسٹوٗشَن یا سُہ تٲلیٖم چھَ نہٕ ییٚتہِ اویلیبل کِہیٖنۍ وٕ اگر بہٕ تۄہہِ ونو کَم کَمہٕ اپارچُنٹی یعنی کہِ کَم کَم فٲیدٕ ہٮ۪کَن ییٚتہِ میٖلِتھ اگر ییٚتہِ اکھ بَچہِ روزِ یتھ مَنٛز یا یم گورمٮ۪نٛٹ چھِ تِم کیاہ چھِ وٕنۍکٮ۪نَس کَران بہٕ وَنو تۄہہِ گۄڈٕنٮ۪تھے کہِ یوٗتاہ یوٗتاہ اِنٹَرنٮ۪ٹ ایٚکسٮ۪س اَسہِ بَڑٕ اَسہِ کیاہ گَژھِ یۄس ڈِجٹَل ایٚجُکیشَن پٕلیٹفارَم چھِ یِم چھِ نَیہِ نَیہِ اَسہِ اپارچُنٹی دِوان یِم چھِ سٲنۍ یُس أسۍ یِم سٹوٗڈنٹَن چھِ تِمَن چھِ یہِ کَران کٲم تِم چھِ ہٮ۪کان آنلاین کَلاسِز دِتھ یا تِمَن یِمَن گامَن مَنٛز چھِ تِم چھِ ہٮ۪کان نالیج تَتے پٮ۪ٹھٕ حٲصِل کٔرِتھ بیٚیہِ اگر تۄہہِ بہٕ ونو کہِ وٕنۍکٮ۪نَس چھِ واریاہ یُس سُہ گورمٮ۪نٛٹ چھِ تِم چھِ واریاہ وٕنۍکٮ۪نَس سکالَرشِپ دِوان یِتھ پٲٹھۍ تۄہہِ اگر وَنو بہٕ پی ایٚم ٹِرٛپل ایٚس چھِ اکھ بیٚیہِ کیاہ چھِ باقٕے باقٕے جے کے ٹِرٛپل ایٚس چھِ یا لیبَر سکالَرشِپ چھِ یا ایٚن ایٚس پی چھِ واریاہ قٕسمٕچ سکالَرشِپ چھِ وٕنۍکٮ۪ن یِمَن سۭتۍ کہِ بَچَس چھُ فٲیدٕ مِلان اگر بہٕ تۄہہِ کتھ کرو وٕنۍکٮ۪نَس اٮ۪مپلایمنٹٕچ یۄس ییٚتہِ اٮ۪مپلایمنٹ یعنی کہِ روزگار اگر بہٕ وَتھٕ کتھ وَنہٕ ییٚتہِ کیاہ کیاہ وٕنۍکٮ۪نَس پرابلم چھِ یِوان سٲنِس یوٗتھَس اگر بہٕ وَنہٕ کہِ یُس وٕنۍکٮ۪نَس سرینَگر اگر بہٕ کتھ کَرٕ کَشمیٖرٕچ واریاہ وٕنۍکٮ۪نَس بے روزگٲری چھِ واریاہ یِتھ پٲٹھۍ باقیَن جاین مَنٛز تتہِ چھِنہٕ ییٖژاہ بے روزگٲری کِہیٖنۍ بلکہِ ییٚتی چھِ تِکیاز ییٚتہِ چھِنہٕ اِنڈَسٹریَل بیس چھِنہٕ ییٚتہِ کِہیٖنۍ یا ییٚتہِ چھِنہٕ ٹیوٗرِزِم تہِ تَمہِ آیہِ گَژھان کِہیٖنۍ بیٚیہِ اگر تۄہہِ بہٕ ونو کہِ یِتھ پٲٹھۍ تۄہہِ تۄہہِ پَیی چھو یُس یہِ سرینَگَر چھِ یہِ چھِ ییٚتہِ پُلٹِکلی سیٚنزِٹِو ایریا اَمہِ سۭتۍ کیاہ چھِ گَژھان کٲم اَمہِ سۭتۍ چھِ اَسہِ پرابلم گَژھان کہِ أسۍ چھِنہٕ ہٮ۪کان ییٚتہِ زیادٕ تِم سِٹٮ۪پ تہِ تُلِتھ کِہیٖنۍ کہِ أسۍ کرو پَنٕنۍ بِزنِس سٮ۪ٹ اَپ اگر ییٚتہِ کانٛہہ ہے ہے بِزنِس سٮ۪ٹ اَپ کَرُن تَمہِ سۭتۍ کیاہ گَژھِ اَسہِ پرابلم تَمہِ سۭتۍ گَژھِ تٔمِس یِہوٚے پرابلم کہِ سُہ ہیٚکہِ نہٕ یہِ کٔرِتھ کِہیٖنۍ مَطلَب کہِ سُہ کَرِ نہٕ ہیٚکہِ نہٕ سُہ رِسِک تُلِتھ کِہیٖنۍ یِتھ پٲٹھۍ باقیَن جایَن چھِ ہٮ۪کان تِم بِزنِس سٮ۪ٹ اَپ کٔرِتھ وۄنۍ اگر بہٕ وَنہٕ ییٚتہِ کیاہ ہیٚکہِ اکھ نَفَر کٔرِتھ ییٚتہِ ہیٚکہِ اکھ اِنٹَرپرِنیُور ہیٚکہِ بٔنِتھ تہٕ سُہ ہیٚکہِ پَنُن اکھ بِزنِس ٲسِنۍ یا کینٛہہ لۄکٹٕے بِزنِس ہیٚکہِ سُہ ہیٚکہِ سٹارٹ کٔرِتھ بیٚیہِ اگر بہٕ تۄہہِ ونو یُس ییٚتیُک نفر چھُ سُہ کیاہ ہیٚکہِ کٔرِتھ یُس ٹوٗرِزَم ییٚتیُک چھُ یا ہاسپِٹلٹی اگر بہٕ تۄہہِ کتھ وَنو سُہ تہِ چھُ واریاہ اَصٕل اتھ مَنٛز ہیٚکہِ گٔژھِتھ بیٚیہِ اگر بہٕ تۄہہِ کتھ کَرو وٕنۍکٮ۪نَس لیٖڈَشِپہِ ہٕنٛز اگر تۄہہِ بہٕ ونو کہِ ییٚتہِ چھِ وٕنۍکٮ۪نَس کینٛہہ لیٖڈَر وٕنۍکٮ۪نَس پُلٹِکسَس مَنٛز یِم کیاہ چھِ کران یِم چھِنہٕ وٕنۍکٮ۪نَس مین سِٹرٛیٖم سۭتۍ جُڑِتھ کِہیٖنۍ بیٚیہِ اگر تۄہہِ بہٕ ونو کہِ وٕنۍکٮ۪نَس کَم کَم اپارچُنِٹیٖز چھِ ییٚتہِ واریاہ وٕنۍکٮ۪نَس پاٹسِپیٹ ہیٚکہِ اکھ یوٗتھ ہیٚکہِ پاٹِسپیٹ کٔرِتھ بیٚیہِ کیاہ گَژھِ وٕنۍکٮ۪نَس چھِ واریاہ واریاہ دُنیا لٮ۪ولہِ پٮ۪ٹھ چھُ وٕنۍکٮ۪نَس پَلیٹفارَم تہٕ تِمن مَنٛز تہِ ہیٚکہِ یہِ شِرکَت کٔرِتھ گوٚو بہٕ ونو تۄہہِ یِہوٚے کہِ پُلٹِکَل اِنسٹیبلِٹی ٲسِتھ تہِ ییٚتہِ ییٚتہِ چھِ وٕنۍکٮ۪نَس روزگار چھِ ییٚتہِ کم وٕنۍکٮ۪نَس گَژھان تکیازِ ایٚجُکیشَن تہِ چھِنہٕ ییٚتہِ اصٕل کِہیٖنۍ یا یُس ییٚتہِ باقٕے ڈِفرَنٹ ہَب چھ تِم تہِ چھِنہٕ ییٚتہِ پرٛٮ۪زٮ۪نٛٹ وٕنۍکٮ۪نَس کِہیٖنۍ